پانٛژَن سِٹیٹَن ہُنٛد ناو تہٕ تَتھ منٛز گٔے گۄڈٕنِکۍ جموں اینٛڈ کَشمیٖر دوٚیِم گوٚو ہِماچَل پردیش ترٛیِم گوٚو پَنجاب ژوٗرِم گوٚو ہریانہ پوٗنژِم گوٚو بِہار امہٕ علاوٕ گوٚو جارکھَنڈ وَغیرہ